اَسَلامُ علیکُم بہٕ حظ چھُس تُہندِ گۄڈنِکِس چیٖزُک رِوِو کَران ییٚتٮ۪تھ یَتھ بہٕ اِتھ پٲٹھۍ رِوِو چھُس کَران کہِ سُہ چیٖز یُس مےٚ تُہُنٛد اِستعمال کٔرِتھ یہِ مےٚ باسیٛو تَتھ چیٖزَس متعلق سُہ چھِ اِتھ پٲٹھۍ حضرت کہِ سُہ چیٖز حظ اوس بہتریٖن تمِچ کالٹی ٲس واریاہ اَصٕل یُس تَتھ أندٕرۍ کِنۍ سۄ سِلوَر کوٹِنٛگ ٲس کٔرِتھ سۄ ٲس واریاہ اَصٕل سُہ ٲس چیٖزَن واریَہَس ٹایمَس فرٛیش تھاوان سُہ اوس اَیَر ٹایٹ ییٚمہِ سۭتۍ نہٕ سُہ چیٖز مےٚ باسیٛو خراب چھِ گژھان کِہیٖنۍ تم یُس تَتھ سُہ اَیَر ٹایٹ پیکِنٛگ ٲس تَمہِ سۭتۍ باسیٛو مےٚ سُہ چیٖز چھِنہٕ واریَہَس ٹایمَس خراب گژھان کِہیٖنۍ سُہ چیٖز باسیٛو مےٚ اَصٕل تَتھ پیکِنٛگ منٛز دۄیِم کَتھ یُس سُہ لاینِنٛگ تَتھ ٲس کٔرِتھ سُہ کَنسیپٹ باسیٛو مےٚ یوٗنیٖک یُس سُہ تَتھ حضرت لاینِنٛگ ٲس کٔرِتھ سایڈَن سُہ کَنسیپٹ تہِ باسیٛو مےٚ یوٗنیٖک سیکنٛڈ تھِنٛگ أسۍ کَرو یہِ کہِ یُس نیوٗٹِرٛشنَل اِنفارمیشَن ٲس تَتھ دِتھ کہِ اَتھ منٛز کۭتیٛاہ کیلریٖز چھُ مطلب اِنسانَس اَتھ منٛز چھا فیٹٕس چھا سیچُریٹٕڈ ف یٹٕس اَنسیچُریٹٕڈ فیٹٕس وغیرہ وغیرہ سُہ باسیٛو مےٚ کُنہِ حدَس تام ٹھیٖک کیونکہ اِنسانَس چھِ تَمہِ سۭتۍ لَگان پَتہ کہِ بہٕ کۭژاہ کیلریٖز ہٮ۪کہٕ کَنزیوٗم کٔرِتھ یا بہٕ کۭژاہ کیلریٖز گژھٕ ہٮ۪کُن کھٮ۪تھ دۄہَس کیونکہ تۄہہِ چھو پَتہ اَزکَلٕکۍ لوٗکھ چھِ ہٮ۪لٕتھ کانشِیَس یُس أزِچ یوٗتھ چھِ یہِ چھِ ہٮ۪لٕتھ کانشِیَس کہِ یِم چھِ پرٛیفَر کَران فِٹ روزُن بہرحال أزِچ زندگی چھِ زِندگی منٛز گژھِ اِنسان فِٹٕے آسُن سُہ باسیٛو مےٚ واریاہ اَصٕل کانسیپٹ یُس تۄہہِ دیُٚتمُت چھُو تَتھ سۄ کیلریٖز ٹرٛیک یَتھ أسۍ وَنو کہِ مےٚ کوٗتاہ کھیٚو چیٚو دۄہَس تَتھ منٛز کوتاہ کیلریٖز کیونکہ اَنفارچُنیٹلی کیلریٖز لفظس چھِنہٕ کٲشِر پٲٹھۍ وٕنہِ کانٛہہ تہِ ترجُمہٕ گوٚمُت اِسلیے کہِ اَتھ ہٮ۪کو کٲشِر پٲٹھۍ تہِ أسۍ کیلریٖزٕے ؤنِتھ سیکَنڈ تھِنٛگ یُس تَتھ اِنگرٛیٖڈَنٹٕز ٲسوٕ تۄہہِ دِتمٕتۍ کہِ اَتھ منٛز کۭتیٛاہ اِنگرٛیٖڈَنٛٹٕز چھِ کیٛاہ کٔمہِ چیٖز سۭتۍ چھِ یہِ بَنان یُس پیٚٹھِم چیٖز اوس مطلب اَتھ منٛز کمہِ قٕسمُک فیٹٕس چھِ تہٕ اِنگرٛیٖڈَنٹٕز یہِ اوس پانہٕ ؤنۍ واریاہ خطرناک میچ اِنسانَس چھُ پَتہ کہِ بہٕ چھُسہَ کھٮ۪وان اَصٕل غذا یہِ چھا صحتَس میٛٲنِس فٲیِدٕ منٛد کِنہٕ یہِ چھِ میٛٲنِس صحتَس نۄقصان دِہ اِز کِنۍ مےٚ ذِکِر کوٚر اَمہِ برونٛٹھ کہِ أزِکۍ لوٗکھ چھِ ہٮ۪لٕتھ کانشِیَس أزِکۍ لوٗکھ چھِ پنٛنِس صحتَس فِکِر غور کَران تِم چھِو یَژھان أسۍ گژھو تندرُستہٕ روزٕنۍ أسۍ گژھو ہَٹا کَٹا روزٕنۍ تمہِ خٲطر چھِ یہِ واریاہ اَصٕل چیٖز اَکھ تَمہِ خٲطر چھِ یہِ واریاہ اَصٕل چیٖز اَکھ کہِ مطلب اَتھ منٛز چھِ دِتھ کیلریٖز ٹرٛیک تہِ چھِ دِتھ اَتھ تہٕ اِنگرٛیٖڈنٹٕز تہِ چھِ دِتھ تَمہِ پَتہٕ یُس مےٚ تَہنٛدِ چیٖزُک واریاہ اَصٕل چیٖز باسیٛو سُہ چھِ یہِ کہِ اگر تُہُنٛد چیٖز خراب آسہِ تۄہہِ چھُو تَتھ منٛز کَسٹٕمَر کِیَر دیُٚتمُت مان ژٕ اگر مےٚ کانٛہہ شکایت آسہِ بہٕ ہٮ۪کہٕ تٕہٕنٛدِس صلاح کارَس سۭتۍ تَتھ متعلق کَتھ کٔرِتھ کہِ یہِ چھُ واریاہ اَصٕل چیٖز اَکھ باقٕیَن چیٖزَن بَدقٕسمتی سان یِم وٕچھان أسۍ چھِ کہِ تَتھ منٛز چھِنہٕ یہِ چیٖز آسان کینٛہہ کہِ أسۍ ہٮ۪کو صلاح کارَس سۭتۍ کَتھ کٔرِتھ أسۍ ہٮ۪کو پَنٕنۍ راے تُہٕنٛدِس چیٖزَس متعلق برونٛٹھ کُن پَکنٲیِتھ یُس کُنہِ نَتہٕ کُنہِ حدس تانۍ غلط تہِ چھُ کیونکہ اِنسانَس اگر کانٛہہ چیٖز تُہُنٛد کھٮ۪تھ اَتھ کانٛہہ کٔمی آسہِ اِنسان گژھِ ہٮ۪کُن یہِ کٔمی تۄہہِ ؤنِتھ تیٚلے پَکہِ تُہُنٛد کاربار تہِ برونٛٹھ تۄہہِ تہِ لَگیو پَتہ نا سٲنِس چیٖزَس کَتٮ۪تھ چھِ ضروٗرت مطلب ہیٚور کُن کَرنٕچ کوٗشِش کَتٮ۪تھ چھِ کیٛاہ خٲمی چھِ کیٛاہ خوٗبی چھِ یُس تۄہہِ دیُٚتمُت اوسوٕ یہِ صلاح کارُن یہِ مَشوَر مطلب یہِ تٔمِس سۭتۍ رٲبطہٕ کَرنُک ذٔریعہِ یہِ باسیٛو مےٚ واریاہ اَصٕل تمہِ پَتہٕ چھُ تَہَنٛدِس چیٖزَس منٛز یُس تۄہہِ بیچ نمبر چھُ دیُٚتمُت یہِ کَتھ بیچَس مطلب یہِ کَتھ جوٚنڈَس منٛز بنیٛو سُہ تہِ اوس واریاہ اَصٕل چیٖز اَکھ کیونکہ بیچ نمبر چھِ یا یہِ کَر تانٮ۪تھ چھُ اِنسان کوٚتتانٮ۪تھ ہیٚکہِ کھٮ۪تھ تُہُنٛد یہِ چیٖز یہِ کوٚتتانٮ۪تھ ہیٚکہِ اِنسان استعمال کٔرِتھ یہِ کَر بنیٛو یہِ کَتھ جایہِ بنیٛو اَتھ کیٛاہ قۭمَتھ چھُ پٔر گرٛامَس کۭتیاہ پونٛسہٕ چھُ واتان یہِ باسیٛو مےٚ واریاہ اَکھ نو اَکھ لوٗبوُن چیٖز اَکھ یُس تۄہہِ اَتھ پنٛنِس پرٛوٚڈَکٹَس اوسوٕ ایڈ کوٚرمُت تہٕ بہٕ گوٚوُس اَمہِ سۭتۍ واریاہ مُتٲثر تَہَنٛدِ ییٚمہِ چیٖزٕ سۭتۍ یُس مےٚ اوٚوَرآل ایکٕسپیٖرنٕس چھُ تَہَندِ چیٖزٕچ سُہ ویٚژھٕ بہٕ یِمَن حرفَن منٛز بیان کَرُن تۄہہِ برونٛٹھ کَنہِ کہِ تُہُنٛد چیٖز استعمال کَرنہٕ پَتہٕ چھُس بہٕ یہِ چیٖز ہٮ۪کان پنٛنہِ دِلہٕ سان پنٛنہِ جِگرٕ سان پنٛنہِ ذہن و فِکرٕ سان ؤنِتھ کہِ تُہُنٛد چیٖز چھُ واریاہ واریاہ واریاہ بہتریٖن اَسہِ پَزَن اِتھٮ۪ن چیٖزَن ہُرٮ۪ر تہٕ پوچھَر دیُٚن تہِ اِتھ چیٖز پَکَن پَزَن اَسہِ برونٛٹھ کُن یَتھ سَماجَس منٛز پَکناوٕنۍ یِم أزچہِ یِمَن نَوجَوانَن أزکٮ۪ن لونڈَن تہٕ کَچَن ذہنی تَوَزُن تھاونَس منٛز واریاہ مَدَد دِوان چھِ اِتھ چیٖز پَکہٕ پَزَن اَسہِ واریاہ واریاہ برونٛٹھ کُن پَکناوٕنۍ تہٕ بہٕ چھُس تَہَندِ چیٖزٕ سۭتۍ وٕنیُٚک تانٮ۪تھ استعمال کٔرِتھ واریاہ مُتٲثِر گوٚمُت تہٕ مےٚ باسیٛو یہِ تُہُنٛد چیٖز واریاہ بہتریٖن تہٕ واریاہ لوٗبوُن تہٕ شوٗبوُن اوٚوَرآل کُلہُم وَنہٕ بہٕ یہِ کَتھ کہِ تُہُنٛد چیٖز چھُ واریاہ اَصٕل واریاہ لوٗبوُن واریاہ شوٗبوُن تہٕ واریاہ رُت تۄہہِ پَزیوٚ یہِ چیٖز اَتھ پٮ۪ٹھ بیٚیہِ کٲم کَرٕنۍ تہٕ اَتھ پٮ۪ٹھ پزیوٚ تۄہہِ غور و فِکٕر کَرٕنۍ باقٕے وَسَلام